سلام علیکُم اَہَن حظ تُہۍ چھِو حظ ٹھیٖک اَہَن حظ تُہۍ چھِو حظ گَرِ ٹھیٖک مےٚ حظ اوس یہِ سِم حظ ٲس مےٚ تھرٛی جی ٹُو کَنوٲرٹ کَرٕنۍ فور جی یَس کُن مےٚ دپیٛاے بہٕ واتہٕ تُہۍ ٲسِوا دُکانَس پٮ۪ٹھٕے صُبَحس بہٕ یِمہٕ تیٚلہِ تۄہہِ نِش چلو حظ شُکریہ مےٚ کیٛاہ چھِ تَمہِ خٲطرٕ اَنُن بہٕ زَن کَرٕ ہا تۄہہِ وَٹس ایپَس پٮ۪ٹھٕے تَمِکۍ ڈاکیٛومٮ۪نٹ کیٚنٛہہ سینٛڈ تَمہِ سۭتۍ چَلیٛاہ اَہن حظ پین کارڈ ہَے چھُو اَہن حظ

کیٛاہ کیٛاہ چھُ مےٚ اَنُن سۭتۍ تیٚلہِ پین کارڈ آدھار کارڈ مےٚ حظ چھِ یہِ نہَ مےٚ چھُ ایرٹیٚل مےٚ چھُ جِیوَس منٛز کَرٕنۍ یہِ کَنوٲرٹ یَتھ نٮ۪ٹ حظ نٮ۪ٹ گَژھِ چلُن اَہَن حظ آ ہیٚلو جیوس منٛز اَہَن حظ جیوَس منٛز آ اَچھا ٹھیٖک رٮ۪تَس تی یا اَہَن حظ ٹھیٖک تیٚلہِ یِمہٕ تیٚلہِ یِمہٕ حظ بہٕ صُبَحس آ چلو حظ بہٕ کَرٕحظ تیٚلہِ صُبَحس فون اگر بہٕ اَپٲرۍ آیَس بہٕ کَرٕ حظ فون تۄہہِ صُبَحس تَمہِ ساتہٕ ٹھیٖک چھا کیٚنٛہہ چھُنہٕ بہٕ کَرٕ تیٚلہِ فون گۄڈٕنٮ۪تھ چلو ٹھیٖک حظ چھُ پین کارڈ آدھار کارڈ سٲری ڈاکیٛومٮ۪نٹ اَنہٕ بہٕ سۭتۍ چلو شُکریہ حظ اسلامُ علیکُم